سٲنِس گامَس منٛز یِم کاربار کرنہٕ یِوان چھ تِم چھِ مُختٔلِف قٕسمٕکۍ کینٛہہ لُکھ چھِ یُہُنٛد تعداد کَمٕے چھُ ایز کَم ییٚلہِ زن مَقابل کرو أسۍ سارے آبٲدی ہُنٛد کَمٕے تعداد تِہُنٛد یِم زَن دُکاندٲری کَران چھِ دُکاندٲری منٛز چھِ تِمہٕ أڑۍ چھِ کِریان کٕنان کَپر دُکان چھِ کَپرٕچ بِزنٮ۪س چھِ کَران کَپرُک کاربار چھِ کَران ترٛامُک کاربار تہِ چھِ ییٚتہِ چلان یہِ حظ یہِ کیاہ چھِ وَنان شیٖشُک شیٖشہٕ یِم زَن مَکانن لاگنہٕ چھِ یِوان دارٮ۪ن تِمَن شیٖشَن ہٕنٛدۍ کاربار چھُ یِوان کرنہٕ یا ریڈی میڈ گارمینٛٹٕس کاربار چھِ یِوان کرنہٕ سبزی ہُنٛد کاربار چھُ یِوان کرنہٕ مُختٔلِف قٕسمٕکۍ دُکان چھِ ییٚتہِ یِمن منٛز چھِ کینٛہہ اَکھ بِزنٮ۪س چھُ یِتہِ کہِ ایٚگرِکَلچر بِزنٮ۪س چھُ یِوان کینٛہہ گَرٕ چھِ ییٚتہِ کینٛہہ لُکھ چھِٕ ییٚتہِ یِم زَن نہٕ گَرے سَبزی تیار کٔرِتھ پتہٕ دُکانن پٮ۪ٹھ کٕنان چھِ یِم زَن گَرے سبزی تیار کٔرِتھ پَننٮ۪ن پننٮ۪ن دُکانن یا باقٕے دُکاندارن دِوان چھِ کٕننہٕ خٲطرٕ ییٚمہِ سۭتۍ تِہُند آمدٔنی ہُنٛد ذٔریعہٕ بڑان چھُ امہِ علاوٕ چھِ کینٛہہ لُکھ ییٚتہِ کٔژتانۍ گَرٕ یِم زن دۄدٕ کار کران چھِ دۄدُک بِزنٮ۪س کَران چھِ یِمن گوٗرۍ أسۍ وَنان چھِ یِم زن اَکھ چھِ تِمن گَرِ تہِ آسان گٲوٕ تِمن چھِ دۄد ہیٚوان تہٕ پتہٕ چھِ کٕنان یا زامُت دۄد چھِ کٕنان تَتھ بناوان تہٕ کٕنان چھِ یا ژامَن چھِ تَتھ بَناوان تہٕ کٕنان بیٚیہِ چھِ تَمہِ علاوٕ تم گَرٕ والین نِش تہٕ دۄد علاوٕ دۄد مٔزیٖد دۄد یُس گر والین آسان چھُ سُہ تہِ چھُ جَمع کٔرِتھ تِمہٕ پتہٕ کٕنان چاہے کو اومُے کٕنن یا زامُت کٕنن یا ژامَن بنٲیِتھ کٕنن امہِ مٔزیٖد تہِ چھِ کینٛہہ بِزنٮ۪س یِمن منٛز زن ژوٗنٛٹھۍ باپار چھُ ڈوٗنۍ باپار چھُ سٲنِس گامَس منٛز چھِ واریاہ ڈوٗنۍ تہِ بَنان کینٛہہ لُکھ چھِ اَتھ سۭتۍ اَمیُک تِجارت تہِ کران یِمن گَرِ چھِِ تِم چھِ أڑۍ کٕنان کُلنٕے پٮ۪ٹھ پتہٕ چھُ باپٲرۍ یِوان تہٕ سُہ چھُ کُلیو پٮ۪ٹھ یِم والان تہٕ پتہٕ چھُ سُہ تِمن صاف واف کَران ہۄکھناوان تہٕ پتہٕ چھُ سُہ کٕنان یا کینٛہہ گَروٲلۍ چھِ پانے اَمہِ ڈوٗنیُک کاربار کَران یِتھے کٔنۍ ژوٗنٛٹھٮ۪ن ہُنٛد کاربار تہِ چھُ سٲنِس گامَس منٛز گژھان سٲنِس گامس منٛز چھِ کینٛہہ واریاہ گرٕ تِم یِمن زَن ژوٗنٛٹھۍ باغ چھُ یِم زَن اَتھ باغَس محنت کٔرِتھ پتہٕ فصٕل ہیٚوان چھِ ژوٗنٛٹھۍ فصٕل ہیٚوان چھِ یِم ژوٗنٛٹھۍ فَصٕل تیار گٔژھِتھ پتہٕ کٕنان چھِ ییٚمہِ سۭتۍ یِمَن فٲیِدٕ میلان چھُ نفَہ میلان چھُ امہِ مٔزیٖد چھِ بیٚیہِ کینٛہہ کاربار بِزنٮ۪س سُہ گوٚو یِتھ کنیٚتھ زِ قٲلیٖن کار چھُ یِوان کرنہٕ یا پَشمیٖن کار یا فَردٕ کار چھُ یِوان کرنہٕ اَمیُک بِزنٮ۪س چھُ یِوان کرنہٕ کینٛہہ گرٕ چھِ پَننُے کَپُر اَنان پشمیٖن کپُر اَننا یا سُہ بیاکھ قٕسٕم تَتھ چھِِ ایم بی وَنان سُہ اَننہٕ پتہٕ چھِ تَتھ لُکَن اتھۍ کٲم کَرناوان تمن چھِ پونٛسہِ دِوان پتہٕ چھ تم کٲم کٔرِتھ پتہٕ پانے چاہے أڑۍ چھِ نیٚبر گژھان فارِن سِٹیٹَن منٛز کٕننہِ یا سِرینگر چھِ والان پتہٕ چھِ تَتہِ باپارٮ۪ن دِوان یِتھ کنیٚتھ چھٕ سٲنِس گامَس منٛز مُختٔلف قٕسمٕکۍ تجارت یِوان کرنہٕ یِمن منٛز چھُ خاص تِجارت سبزی ہُنٛد زٔمیٖن یعنی ایٚگرکلچر پُروڈَکشن چھُ یا کینٛہہ لُکھ چھِ پَننس زٔمیٖنَس منٛز تِم فَصٕل وَوان یعنی پوش وَوان پوشہٕ باغ تہِ چھِ کینٛژھَن گَرَن ییٚتہِ یِم زن تِجارت یِمن پوشن ہُنٛد کران چھِ یِتھ کٕنیٚتھ چھِ سٲنِس گامس منٛز واریاہ قٕسمٕکۍ یِم زَن سٲری وٕنِتھ ہیٚکو نہٕ کینٛہہ واریاہ قٕسمٕکۍ تجارت واریاہ لُکھ کَران